ہیٚلو سلام علیکُم ڈاکٹَر صٲب چھُو حظ مےٚ ووت راتہٕ پٮ۪ٹھ تَپھ مےٚ کیٛاہ چھُ کَرُن چلو ٹھیٖک حظ چھُ